اَسَلامُ علیکُم گَرٕ چیٖز چھُ أکِس شاپَس ناو سُہ چھُ لال چوکَس منٛز تَتھ چھُ ناوٕے گَرٕ چیٖز تَتہِ چھُ گَرِکِۍ پرٮ۪تھ کانٛہہ مطلب آیٹَم ملان پرٮ۪تھ کینٛہہ چیٖز یہِ تہِ گَرَس منٛز اَسہِ ضٔروٗرت چھِ پٮ۪وان زیادٕ پَہمَتھ چھِ تَتہِ مطلب یہِ کرٛاکری أسۍ اَنان أسۍ چھِ گَرٕ خٲطرٕ کرٛاکری چیٖز تَتہِ اَنان تہٕ تَتہِ چھِ پرٮ۪تھ کانٛہہ آیٹم گَرٕ خٲطرٕ کِچَن خٲطرٕ زیادٕ پَہمَتھ اٮ۪وٮ۪لیبٕل آسان

سُہ شاپ چھُ واریاہ زیادٕ بوٚڑ شاپ لال چوکَس منٛز یَپٲرۍ ییٚلہِ أسۍ اَچھٕ وَل اَڈٕ کِنۍ چھِ گژھان تَپٲرۍ چھُ واریاہ زیادٕ سہل سُہ تہٕ سُہ چھُ تَتٮ۪ن مطلب تَتھ چھُ سُہ چھُ واریاہ شُبوُن شاپ سُہ چھُ اٮ۪ٹرٛیکٹ کَران اِنسانَس گژھنہٕ خٲطرٕ تہِ سُہ چھُ واریاہ زیادٕ شُبرٲیِتھ سُہ شاپ تہٕ تِہُنٛدۍ یِم تَتہِ مطلب اٮ۪مپلایز چھِ تِم تہِ چھِ واریاہ زیادٕ کاپریٹِو اَصٕل پٲٹھۍ پیش یِوان کَسٹٕمَرَس سۭتۍ اگر نہٕ کینٛہہ چیٖز نیُن تہِ آسہِ سۄ تہِ چھَنہٕ پریشٲنی کینٛہہ اگر أسۍ وٕچھوے ہُوَتَن تہِ تہٕ مگر تِم چھِ واریاہ زیادٕ اَصٕل مےٚ چھُ تَتہِ مطلب زٕ ترٛےٚ رٮ۪تھ برونٛٹھ ٲس اَسہِ برٛدرَس اٮ۪نٛگیجمٮ۪نٛٹ تَمہِ خٲطرٕ أنۍ مےٚ تَتہِ چیٖز مطلب واریاہ یِم تَتھ دۄہ آے أسۍ واریاہ زیادٕ مطلب سارے رِلیٹِو ٲسۍ پَنٕںۍ تہِ ٲسۍ ساری گَرِکۍ تہِ پوٚپھٕ آسہٕ ماسہٕ آسہٕ پِتٔرۍ ٲسۍ تہٕ پرٮ۪تھ کانٛہہ اوس مطلب گۄڈنٮ۪تھٕے یُتھُے تہِ کانٛہہ چیٖز وٕچھے ییٚلہِ کانٛہہ نوٚو اوس یِوان اور تہٕ سُہ چھِ وَنان ژےٚ کَتہِ یِم أنۍ مٕتۍ ژےٚ کَتہِ یِم أنۍ مٕتۍ کپ کٮ۪ٹَل مطلب بیٚیہِ ٹرٛیہِ ڈرٛاے فِرٛوٗٹ خٲطرٕ یِم چھِ تِم ٲسۍ مطلب یُس تہِ نوٚو مطلب کانٛہہ اِنسان اور ٲسۍ یِوان دَپان ٲسۍ یِم کَتہِ أنِتھ ژےٚ اَسہِ تہِ دِ اٮ۪ڈرَس اَسہِ تہِ دِ اٮ۪ڈرَس پرٮ۪تھ کانٛہہ آسہِ مطلب سانیو رِلیٹِوَو منٛز تور ووتمُت تہٕ یِم مطلب اَسہِ مہمان تہِ ٲسۍ تِم چھِ آسان ٲلی پٔژھۍ تِمَن تِمَن نِش تہِ تِم تہِ ٲسۍ مطلب أنٛدٕرۍ وۄنۍ مطلب تِم تہِ ٲسۍ وٕچھان یِمَن چیٖزَن سانٮ۪ن کہِ أمۍ کۭتیٛاہ اَصٕل چھِ واریاہ زیادٕ اَصٕل چیٖز چھِ تَتہِ ملان واریاہ عزت روٗز مےٚ تَمہِ سۭتۍ واریاہ خۄش گٔیَس بہٕ تَمہِ سۭتۍ مطلب مےٚ کٔرۍ ساروی رِلیٹِوَو مطلب تٲریٖف کہِ ژےٚ کۭتیٛاہ رٔتۍ چیٖز چھِتھ أنۍ مٕتۍ تہٕ أسۍ چھِ تَتی اَنان چیٖز تَتھ چھُ ناوٕے گَرٕ چیٖز تہٕ تَتی چھِ أسۍ اَنان چیٖز سُہ چھُ واریاہ زیادٕ مطلب رُت شاپ بوٚڑ شاپ چھُ بیٚیہِ ساروے کھۄتہٕ زیادٕ اٮ۪مپلایز تَتِکۍ واریاہ زیادٕ کاپریٹِو رٔتۍ پٲٹھۍ پیش یِوان تہٕ بیٚیہِ ساروِیَن کھۄتہٕ اَصٕل کالٹی آسان چیٖزَن ہٕنٛز واریاہ زیادٕ اَصٕل چیٖز آسان اَصٕل چیٖز نیران شُبوُنی ہوت نہٕ کینٛہہ کہِ وَنہِ آسٮ۪کھ شوٗ تہٕ ہُہ یہِ مگر تٕمَن چھُ ٹایم تہِ نیران یِم تِم تِمو ٹرٛایہِ مےٚ تَتہِ اَنہِ پٔزۍ پٲٹھۍ تِمو دوٚپ تَمہِ ساتَن تہِ اگر تُہۍ یِم تاپس تھٲۍہوٗکھ یِمَن بٮ۪نٛڈ گژھِ نہٕ کینٛہہ کَلَر گژھِ نہٕ چینٛج کینٛہہ مگر پٔزی اَسہِ ٲسۍ اَمہِ برونٛٹھ تہِ یِم ٹرٛایہِ اَنِمَژ چھِ تِمَن چھُ گوٚو کَلَر چینٛج یِم یِمَن گوٚو تاپہٕ سۭتۍ تھوڑا بٮ۪نٛڈ ہیوٗ مگر ہُمَن منٛز باسے نہٕ اَسہِ کٕہٕنۍ تہِ چینٛج اَسہِ پچھتووُے کہِ اَمہِ برونٛٹھ تہِ چھِ اَسہِ چیٖز واریاہ زٕ أنۍ مٕتۍ

أسے گژھنَے ٲسۍ تور مگر تَمہِ ساتہٕ اوس نہٕ اَسہِ ٹایم آو نہٕ کینٛہہ اَسہِ اَنے پَتہٕ جلدی منٛز مطلب نزدیٖکٕے چلو وۄنۍ یہِ چھُ آسان قٕسمَتَس وۄنۍ گوٚو ہُم چیٖز چھِ اَسہِ واریاہ زیادٕ اَصٕل واریاہ زیادٕ خۄش گٔے أسۍ